میٛٲنۍ فیورِٹ کِتاب ہَسا چھِ ٲں قۄرانِ پاک قۄرانِ پاک چھُ سٲنِس اِسلامَس منٛز ٲں یہِ سٲنِس حضرتِ محمد صلی اللہ علیہ وَسلمَس پؠٹھ نٲزِل آمٕژ کرنہٕ کہِ تِکیٛازِ کہِ تَتھ منٛز چھُ سون سورٕے طٔریٖقہٕ ہٲیِتھ کہِ اسہِ کِتھ کٔنۍ پَزِ پَنٕنۍ زِندگی گُزارٕنۍ تٔتھۍ مطٲبق پَزِ اسہِ پَنٕنۍ زندگی گُزارٕنۍ تَتھ منٛز چھِ سانہِ أچھۍ کھولنہٕ پٮ۪ٹھہٕ صُبحٕکۍ وۄتھنہٕ پٮ۪ٹھ شامکِس شۄنٛگنَس تانۍ سٲری آداب ٲں یہِ سٲری آداب چھِ تَتھ مَنٛز لیٚکھِتھ اسہِ کِتھ کٔنۍ پَزِ لۄکٹِس بَچَس پٮ۪ٹھہٕ بُزَرگَس تانۍ ٲں کِتھ کٔنۍ پَزِ اسہِ تِمن سۭتۍ ٲں وۄتھُن بِہُن اسہِ کِتھ کٔنۍ پَزِ پَنٕنۍ زِنٛدگی یُس اسہِ روز بَہ روز پَنٕنۍ زِندگی چھِ آسان اسہِ کِتھ کٔنۍ پَزِ سۄ گُزارٕنۍ پَنٕنۍ زِندگی تَتھ منٛز چھُ سورُے ہٲیتھ مےٚ چھُ سۄ کِتاب اَمیٚے پَسنٛد بیٚیہِ چھیٚس بہٕ ٲں دۄہَس منٛز ٲں اَکہِ دۄیہِ لَٹہِ قۄرآنِ پاکٕچۍ تِلاوت کَران میٛٲنِس دِلَس چھُ تَمہِ سۭتۍ سکوٗن یِوان بیٚیہِ چھِ سٲنۍ یہِ چھِ سٲنۍ اِسلامٕچ کِتاب اَمہِ سۭتۍ چھُ مےٚ ٲں کانٛہہ تہِ پرٛابلم آسہِ کانٛہہ تہِ پریشٲنی آسہِ مےٚ بہٕ چھیٚس قۄرانِ پاکَس تِلاوت کَران مےٚ چھِ تَمہِ سۭتۍ پرٛابلِم دوٗر گژھان اللہ تعالیٰ چھُ تَمہِ سۭتۍ رحم کرَان کیٛازِکہِ دُنیاہَس منٛز ٲں یۄس تہِ اِنسانَس پریشٲنی آسہِ کیٚنٛہہ آسہِ یُس تہِ سانہِ زندگی منٛز کانٛہہ تہِ پرٛابلِم اسہِ آسان چھِ سۄ چھِ سٲنِس قۄرانِ مجیٖدَس منٛز تَمیٛک حل چھُ سٲنِس قۄرانِ مجیٖدَس منٛز ٲں ہٲیِتھ کہِ تَتھ پرٛابلِمَس کِتھ کٔنۍ چھُ حل اسہِ اگر کانٛہہ تہِ دود آسہِ چاہے سُہ معموٗلی کَلہٕ دود ٲسِنۍ یا بٔڑ سے بٔڑ بیٚمٲرۍ ٲسِنۍ اللہ تعالیٰ کٔرِن سارنٕے رحم ٲں سٲنِس قۄرانِ پاکَس منٛز یُس اسہِ کِتاب یہِ چھِ ٲں اَتھ منٛز چھُ ہر کُنہِ بیٚمارِ ہُنٛد علاج تہِ چاہے سُہ معموٗلی کَلہٕ دود ٲسِن یا بَدَل کیٚنٛہہ ٲسِنۍ اِسی لیے چھِ مےٚ یہِ کِتاب حد کھۄتہٕ زیادٕ پَسنٛد ییٖژاہ مےٚ یہِ کِتاب چھِ پسنٛد تیٛوٗتاہ چھُنہٕ مےٚ دُنیاہَس منٛز کٕہٲنۍ تہِ کِتاب پسنٛد کیٛازِ کہِ اَتھ منٛز چھِ سانیٚن سارنٕے پریشٲنیَن ہُنٛد حل بیٚیہِ چھیٚس بہٕ قۄرانِ پاک پَران اَتھ منٛز چھُ ٲں ہَر اَکہِ وٲرڈُک تہِ مطلب تہِ چھیٚس بہٕ پَران اَمیٛک یہِ ہَسا چھِ عربی زَبٲنہِ منٛز تہِ یہِ ہَسا چھِ ٲں انٛگریٖزی زَبٲنہِ منٛز تہِ یہِ ہَسا چھُ اُردو زَبٲنہِ منٛز تہِ یہِ ہَسا چھُ کٲشِر زبٲنہِ منٛز تہِ یَتھ زبٲنہِ منٛز اِنسان یٔژھہِ تَتھ زَبٲنہِ منٛز چھُ یہِ قۄرانِ پاک آمُت تحریٖر کَرنہٕ اَمیٛک اَکھ اکھ حرف ہسا چھُ یہِ ہَسا چھُ پوٚز یہِ ہَسا چھُ دُرست بیٚیہِ نَہ سا چھَنہٕ یہِ باقیَن کِتابَن ہنٛدۍ پٲٹھۍ کیٚنٛہہ مطلب یۄس کٲنٛسہِ لیٚچھمٕژ آسہِ یا یۄس کٲنٛسہِ بنٲومٕژ آسہِ یۄس ہا یہِ کِتاب ہَسا چھِ یہِ ہسا چھِ آسمٲنی کتاب یہِ ہسا چھِ آسمان پٮ۪ٹھ ؤحییو ہنٛدِ ذٔریعہِ اسہِ تانۍ وٲژمٕژ پَتہٕ ہَسا کٔرٕکھ یہِ تحریٖر یہِ ہَسا چھَنہٕ اَکے ساتہٕ آمٕژ تحریٖر کرنہٕ کیٚنٛہہ یہِ ہسا چھِ آیات پَتہٕ آیات آسمان پٮ۪ٹھ ؤژھمٕژ ٲں ؤحی ہنٛدِ ذٔریعہِ سٲنِس یُسہٕ حضرتِ جبریٖل علیہ الصلوٰتُ وَالسَلام تٔمۍ سٕنٛدے ذٔریعہِ آیہِ ؤحی حضرتِ محمد صلی اللہ علیہِ وَسلمَس پٮ۪ٹھ تَمے ذٔریعہِ آیہِ یہِ کِتاب مکمل کَرنہٕ اتھ منٛز ہَسا چھِ سٲنۍ زِندگی سٲرٕے رِکَمیٚنٛڈ کٔرِتھ کہِ سٲنۍ زِندگی کِتھ کٔنۍ چھِ گُزارٕنۍ اتھ مَنٛز ہَسا چھُ نِکاحُک معاملہٕ تہِ سورٕے ہٲیِتھ نِکاح ٲں نِکاح ہس مَنٛز کِتھ کٔنۍ چھُ آسان خطبہٕ دِنۍ نِکاح پَتہٕ کِتھ کٔنۍ چھُ آسان ٲں ویٚہوار کَرُن لۄکٹِس بَچہِ سٕنٛدِ پٮ۪ٹھ بٔڑِس تانۍ کِتھ کٔنۍ چھِ آسان ٲں زِندَگی گُزارٕنۍ کٔمِس سۭتۍ کِتھ کٔنۍ چھُ آسان ویٚہوار کَرُن اتھ منٛز ہَسا چھِ بہٕ ہَسا چھیٚس یہِ کِتاب امے پَسَنٛد کَران کہِ اتھ مَنٛز ہَسا چھُ سون دُنیا تہِ بَنان سون ٲخرَت تہِ بَنان اگر ہسا أسۍ یہِ کِتاب پرو اسہِ چھُنہٕ نۄقصان کُنہِ تہِ اَنٛدٕ اسہِ ہسا چھُ ہر اَنٛدٕ فٲیدٕ اَمہِ سۭتۍ واتان تہٕ ووتمُت تہِ چھُ اس لیے چھِ مےٚ یہِ کِتاب حدٕ کھۄتہٕ زیادٕ پسنٛد کہِ اَمہِ أمۍ کِتابہِ بَدلٲو میٛٲنۍ زِندگی بہٕ ہسا چھیٚس دۄہے صُبحٲے ٲں اَمہِ چہِ کیٚنٛہہ سوٗرت چھِ اَمِکۍ تِمَن ہنٛز تلاوت سوٗرَت الیاسیٖن چھُ بہٕ ہَسا چھیٚس تَمِچ تلاوت صُبحٲے دۄہے کَران تَمیٛک مطلب ہَسا چھُ یہِ کہِ یُس سوٗرَت الیاسیٖن چھُ تَمہِ تَمہِ کہِ تلاوت کَرنہٕ سۭتۍ یُس ہَسا پَننہِ دُہٕچۍ شُروعات چھُ کَران اللہ تعالیٰ چھُ تٔمِس رٲضۍ روزان بیٚیہِ چھُ سُہ خۄدایہِ سٕنٛدِس پناہَس منٛز دوہَس رۄزان تٔمۍ سٕنٛز ہر کانٛہہ کٲم چھِ خۄداے سٕنٛدِس ٲں پَناہَس منٛز روزان بیٚیہِ اَتھ ہسا چھُ یہِ فٲیدٕ تہِ اَگر ہسا اِنسان اَتھ ہیٚچھہِ اَمِکۍ وٲرڈ سَمجھہِ اَمِکۍ لفظ سَمجھہِ ٲں اَمِکۍ لفٕظ سَمجھہِ اِنسان ٲں تہٕ اِنسانَس ہسا چھُ اَمیٛک یہِ فٲیِدٕ کہِ اِنسانَس بَنہِ ٲخٕرَت بیٚیہِ ہسا گژھہِ اِنسان ہر کانٛہہ پریشٲنی نِش دوٗر ساروٕے کھۄتہٕ بوٚڑ چیٖز چھُ دِلُک سکوٗن ییٚلہِ اِنسان قۄرانِ پاکٕچ تلاوت چھُ کران دِلُک سکوٗن چھُ اِنسانَس ساروٕے کھۄتہٕ زیادٕ حٲصِل گژھان اِنسانَس مَہ تہٕ ٲسۍ تَن پَتہٕ کِہیٖنۍ تہِ برٛونٛٹھہٕ کَنۍ نَہ کھیٚن چیٚن خٲطرٕ نَہ لاگنہٕ خٲطرٕ نَہ کانٛہہ چیٖز مَگر اَمہِ سۭتۍ چھُ اِنسانَس دِلُک سکوٗن حٲصِل گژھان ٲں اَمہِ کِتاب ہنٛدۍ فٲیِدٕ ہَسا چھِ یہِ کہِ ٲں اَمیٛک فٲیِدٕ ہَسا چھُ تیٛوتاہ یوتاہ نہٕ بہٕ بیان ہیٚکہٕ کٔرِتھ کِہیٖنۍ کیٛاز کہِ تیٛوتاہ چھُ اَمیٛک فٲیدٕ ییٚمِس ہسا کانٛہہ تہِ پریشٲنی کیٚنٛہہ تہِ چھُ آسان سُہ ہسا چھُ قۄرانِ پاکٕچ تِلاوت کَران تٔمِس چھِ سۄ پریشٲنی دوٗر گژھان یہِ فٲیدٕ ہسا چھُ اَمیٛک بہٕ ہَسا چھیٚس ٲں مےٚ ہسا چھُ یہِ پَننہِ زندگی ہُنٛد اکھ معاملات بَنوومُت اکھ عادَت بَنوومُت کہِ قۄرانِ پاکٕچ تلاوت کَرنٕچ بہٕ ہَسا چھیٚس ٲں قۄرانِ پاکٕچ تلاوت کَران بہٕ ہَسا مےٚ ہَسا ہیٛوچھ قۄرانِ پاک پَرُن بہٕ ہَسا چھیٚس اَکھ وۄنۍ یہِ یہِ دیٖنی تعلیٖم چھیٚس بہٕ وۄنۍ یَژھان باقیَن تانۍ ٲں واتناونٕچ کیٛازکہِ قۄرانِ پاک چھُ سٲنِس اِسلامَس مَنٛز یہِ چھیٚس بہٕ یَژھان وۄنۍ باقیَن تانۍ واتناوُن یہِ دیٖن یہِ کِتاب چھیٚس بہٕ یَژھان کہِ سٲری مُسلمان گَژھیٚن اتھ کِتابہِ پَرٕنۍ اتھ کِتابہ منٛز ہَسا چھُ تیٛوتاہ علم اللہ تعالیٰ ہَن دیٛتمُت اَتھ منٛز چھُ اللہ تعالیٰ سُنٛد تیٛوتاہ کَرَم کہِ اگر ہَسا غٲر مذہَب تہِ اَتھ کِتابہِ پَران چھُ سُہ تہِ ہَسا چھُ ایٖمان اَنان